أسۍ چھِ زیادٕ تَر بَناوان ہاکھ بیٚیہِ چھِ اَسہِ ٹریڈِشنَل وازٕوان تَتھ منٛز چھِ یِوان کَباب رِستہٕ وِستہٕ گۄشتاب وۄشتاب سُے سورُے کیٚنٛہہ یِہَے چھُ یِوان سٲنِس ایرِیاہَس منٛز بَناونہٕ بیٚیہِ چھِ اَسہِ آسان گازرِ مُجہِ یِم سارے ڈِشہِ وِشہِ آسان ایٚویلیبُل باقٕے وسلام